کَشمیٖری چھِ اَکھ وٲحِد مادری زَبان اَسہِ تِکیٛازِ چھِ بِکاز بہٕ وَنہٕ پَنٕنۍ دٔلیٖل ییٚلہِ مےٚ جَنَم چھُ نِمُت گۄڈٕنٮ۪تھ آیہِ مےٚ اَذان دِنہٕ تمہِ پَتہٕ یِم مےٚ کَتھٕ پنٛنیو کَنو بوزٕ تِم بوزٕ مےٚ کٲشرِس منٛز یُس یہِ سٲنۍ مادری زبان کٲشرٮ۪ن ہٕنٛدۍ خٲطرٕ چھِ کٲشُر کَرُن سُہ چھِ کَمپَلسری تِکیٛازِ تُہۍ نیٖتو وۄنۍ کانٛہہ ہاسپِٹَل جگہ نیٖتو تُہۍ ہاسپِٹَل نِمو أسۍ أسۍ گَژھو ہاسپِٹلَس منٛز پَنُن ٹرٛیٖٹمینٹ کَرناونہِ تَتہِ کَرِ ڈاکٹر اکھ اَسہِ سۭتۍ کٲشِر پٲٹھی کَتھ أسۍ گژھو سکوٗل تَتہِ چھِ أسۍ ایجوٗکیشَن گین کَران تَتہِ تہِ چھِ سٲ تِم سٲنۍ لیکچَر سٲنۍ ٹیٖچٲرٕس اَسہِ لیکچَر کَران کٲشرِس منٛز کیٛازِ سون اَسہِ گَژھِ نہٕ کَنفیوٗجَن کِرٛییٹ گژھُن کینٛہہ اَسہِ گژھِ سُوِدا مِلٕنۍ سَمجنہٕ خٲطرٕ یِم لیکچَر یِم اَسہِ ضوٚرَتھ چھِ آسان زِندگی منٛز وٕنۍکٮ۪ن گَرٕ گژھو أسۍ أسۍ چھِ گَرِ کٲشِر پٲٹھۍ کَتھ کَرو یہِ چھِ سانہِ کٲشِر زبان چھِ سانہِ سرٕچ تاج ہرکانٛہہ جگہ کٔشیٖرِ مَنٛز تُہۍ کوٚت گٔژھِو کوٚت نہٕ گژھِو ہر کانٛہہ جگہ کٔشیٖرِ منٛز تَتہِ چھِ کٲشُر کَرَن کَتھ أسۍ ٲسۍ ریڈیو کھولان سانہِ أسۍ ٲسۍ نِوٕز بوزان تتھ پٮ۪ٹھ سۄتہِ ٲس آسان کٲشِر پٲٹھۍ وٕنہِ تہِ چھِ آسان نِوٕز پٮ۪پر چھِ اسہِ یِوان سۄ تہِ چھِ کٲشِر پٲٹھی یِوان أسۍ نِمو لۄکٕٹۍ اٮ۪کزامپٕل اَکھ شٲعرَن ہٕنٛز تِم چھِ شٲعری کَران کٔشیٖرِ ہِنٛدۍ شٲعر شٲعری کَران بَڑٕ خوٗب شٲعری کَران تِم مگر تِم تہِ چھِ کٲشِر پٲٹھی کَران شٲعری تِہِنٛدۍ لیکچَر وٕچھِو تُہۍ تِہِنٛز شٲعری وٕچھِو تُہۍ یوٗٹوٗبَس پٮ۪ٹھ وٕچھوا گوٗگلَس منٛز وٕچھوا سۄ تہِ چھِ کٲشِر زبانہِ منٛزٕے آسان یہِ چھِ سٲنۍ تاج یہِ چھِ سٲنِس سرس پٮ۪ٹھ یہِ تاج یہِ سٲنۍ یہِ زبان